اَسلام علیکُم مےٚ ؤنۍ تَو یہِ کَتھ اَکھ تُہۍ چھُو گایِڈ چھُو تُہۍ ٹھیٖک ٹھیٖک بہٕ چھُس سِری نگر نیٚبَر ڈِسٹٕرکُک مےٚ ؤنۍتَو تُہۍ کَتھ اَکھ مےٚ اوس سِری نگرس منٛز بہٕ چھُس گۄڈنِچہِ لَٹہِ آمُت وۅنۍ سِری نگر مےٚ چھِ سِری نگرَس منٛز تھوڑا بہت اورٕ یور چَکر کَرُن واریاہَن جایَن ییٚتہِ چھِ واریاہ جایہِ مےٚ بوٗز عٲش کرنٲووٕ چلو شُکریہِ تُہۍ اَگر عٲش اَسہِ کرنٲوِو تیٚلہِ گٔے سۄ واریاہ بٔڈ کَتھ تیٚلہِ کوٚر اَسہِ اَصٕل نَفرسٕے کنٹیکٹہٕ چلو ٹھیٖک مےٚ ؤنۍتَو یہِ أسۍ کَتھ کَتھ جایہِ ہٮ۪کو گَژھِتھ یور سِری نگرس منٛز کَتھ جایہِ ہٮ۪کو أسۍ گَژھِتھ بیٚیہِ کیٛاہ روزِ مےٚ چارٕجِس وۅنۍ کیٛاہ وۅنۍ کیٛاہ وۅنۍ کیٛاہ روزِ اَسہِ گۄڈٕ کَتھ جایہِ روزِ اَسہِ جاے گَژھُن صیحح کۄس جاے پٔری محل چھا اَصٕل جاے مےٚ بوٗزمُت چھُ پٔری محلَس چھِ دٔچھِنۍ کھووٕرۍ ڈل گیٹ تہِ چھُ تَپٲری نِشاط شال آ یہِ چھا یِوان ڈل سایِڈے چلو ٹھیٖک ٹھیٖک چلو ٹھیٖک اَپٲرۍ چھا مےٚ چھُ بوٗزمُت یہِ اَپٲرۍ چھِ کۄس تام جاے تَتھ چھِ ونان ہٲروَن آ ہٲروَن تہِ چھا اَپٲری جاے سۄ سِری نگرس منٛز ٹھیٖک ٹھیٖک اَسہِ کیٛاہ روزَن چارجِز وۅنۍ زَن آسَن أکۍسٕے دۄہَس منٛز اَسہِ کَوَر کَرُن نِشاط شالہٕ مٲر ہٲروَن یِتھٕے کٔنی پٔر ڈیٚے روزیٛا اَسہِ کاہ شتھ اَکِس دۄہَس منٛز کٔژَن جایَن ہٮ۪کو أسۍ گٔژھِتھ کَتھ کَتھ جایہِ ہٮ۪کو أسۍ اَکِس دۄہَس منٛز گٔژھِتھ اَچھا ٹھیٖک اَگر ژور پانٛژھ جایہِ ہیٚکو أسۍ اَکِس دۄہَس منٛز کَوَر کٔرِتھ چلو ٹھیٖک سُہ تہِ چھُ ٹھیٖک اَدٕ کیٛاہ مارکیٹ وارکیٹ چھا اَپٲرۍ تی حظ ٹھیٖک سُہ تہِ سُہ تہِ ہٮ۪ککھ آس پاسٕے تی حظ اَچھا ٹھیٖک ٹھیٖک اَسہِ چھُ وَسُن اَصلی یہِ بِضٲتی گۄڈنِچہِ لَٹہِ سِری نگر اِس لیے چھُس بہٕ وَنان گۄڈٕ کَرہو أسۍ یِمنٕے اَصٕل جایِن نِشاط شالہٕ مٲر ہٲروَن پٔری محل چَکر مےٚ چھُ بوٗزمُت یہِ جایہِ چھےٚ واریاہ پاپُلر جایہِ مُغل جایہِ چھِ یِم بیٚیہِ بیٚیہِ چھا کانٛہہ جاے بیٚیہِ تہِ چھا کانٛہہ جاے چلو ٹھیٖک ٹھیٖک شُکریہِ شُکریہِ تۄہہِ ووٚنوٕ اَسہِ یوٗتاہ شُکریہِ اَمہِ خٲطرٕ چلو أسۍ کَرو تۄہہِ کَنٹیکٹہٕ أسۍ واتو سِری نگر تہٕ أسۍ کَرو تۄہہِ سۭتۍ کَن چلو سلام